یِم اسہِ سٲنِس یَتھ ایریا ہَس منٛز یِم پَتہٕ پٮ۪ٹھ چھِ آمژٕ گیمہٕ گِنٛدنہٕ تِمَن منٛز چھِ أسۍ وُچھان تِمَن منٛز چھُ سَزَس تِمَن مَنٛز چھُ آیَس پایَس تِمَن مَنٛز چھِ اَکھ بیٛاکھ گیم یَتھ أسۍ کٲشِر پٲٹھۍ گَرمَس چھِ وَنان گِنٛدُن تَتھ منٛز چھِ أسۍ کَران کٲم اِنسانَس کَنہِ تھاوان پیٛوٹھُس پٮ۪ٹھ پَتہٕ لَگاوان تَتھ کنۍ یا پَتہٕ چھِ پیٚوان تَتھ رَٹُن یا آیَس پایَس چھِ أسۍ گِنٛدان یَتھ منٛز یا أسۍ چھِ وَنان بیٛاکھ ناو تَتھ ژھیٚپہٕ ژوٗریٚن گِنٛدُن تہِ یَتھ منٛز اِنسان چھُ روزان ژوٗرِ تہٕ بیٛاکھ چھُ پَتہٕ تٔمِس پَتہٕ دوران رَٹنٕچۍ کوٗشِش کَران یا ژھارنٕچ کوٗشِش کَران یِتھٔے پٲٹھۍ چھِ سَزَس یَتھ مَنٛز شےٚ خانہ چھِ آسان بیٚیہِ چھِ آسان تَتھ پٮ۪ٹھ کَنۍ اَکھ بیٛاکھ لۄکُٹ خانہ تہٕ تَتھ چھِ أسۍ گِنٛدان تَتھ منٛز چھِ آسان لَۄکٕٹ اَکھ کتٕر یَتھ أسۍ وَنان چھِ تمے سۭتۍ یا أسۍ چھِ اَنان پٕلین اکھ کٔنۍ تہِ تَمہِ سۭتۍ چھِ أسۍ گِنٛدان سۄ گیم تہٕ پَتہٕ چھِ أسۍ ٲں سُہ